راگِب صٲب تُہۍ ؤنۍتو مےٚ یُس اَسہِ یہِ پروجکٹ شروٗع چھُ کوٚرمُت اے آی فار بھارت باشنی مِشن یتھ منٛز أسۍ ہندوستانچن زبانن خٲطرٕ فروغت چھُ دِوان اتھ مُتعلق کیٛاہ چھِ تُہۍ ونان کیُتھ باسیو تۄہہِ یہِ پروجیکٹ سون یہِ ہسا چھُ واریاہ اَصل پروجکٹ تۄہہِ شروٗع کوٚرمُت ییٚمہِ کہِ سۭتۍ آرٹفشل اِنٹیلجنس تہٕ ٹیکنالجی ہٕنٛدۍ مَدتہٕ سۭتۍ کٲشُر تہٕ ہندوستانچہِ اکہٕ وُہ یِم لینٛگ یِم زبان چھِ تِم روزَن زِندٕ امہِ کہِ وجہ سۭتۍ کوٚر مےٚ تہِ اَتھ پروجکٹَس منٛز شموٗلیت تہٕ مےٚ تہِ دوٚپ بہٕ دِمہٕ کینٛہہ سماجس پننہِ طور مدد یُس اتھ منٛز مےٚ اَصل چیٖز باسیو زیادٕ پہم پسنٛد آو سُہ چھُ اَمہِ کہِ استعمال سۭتۍ چھِ انپڑ تہٕ یِم بُزرگ طبقہٕ تِم ہیٚکن سٔمارٹ فون استعمال کٔرِتھ آسٲیشی سان